اَسَلامُ علیکُم بہٕ چھَس بَنٛڈپورِ روزان بَنٛڈپورِ چھِ زِیارت اَہم شریٖف تور چھِ یِوان واریاہ لوٗکھ ہِنٛدۍ یِوان مُسلمان یِوان أڑۍ کھَسان پیدٔلۍ تہٕ أڑۍ گژھان گاڑٮ۪ن منٛز أسۍ چھِ گژھان پیدٲلی کیٛازِکہِ اَسہِ چھِ واریاہ کَم اَسہِ چھِ کَمٕے پَکُن تَتہِ پٮ۪ٹھ أسۍ کھَسان تَتہِ چھَلان گَرے بُتھ أتی گژھان تور تَتہِ چھِ بیٛاکھ زِیارت چھِ ہیٚرِکَنہِ تَتھ چھِ ناو دٮ۪دٕ ماجہِ ہُنٛد تہٕ سُہ چھُ تمہِ کھۄتہٕ تھوٚد اَمہِ شریٖف تہِ چھِ أسۍ چھِ کھَسان پیدٲلی اَمہِ شریٖف أسۍ کھا کھَسو بُتھ چھٔلِتھ گَرے أتی پَرو تَتہِ نمازِ سٔجدٕ أسۍ چھِ کھَسان تَتہِ چھِ آسان برٛٮ۪سوار برٛٮ۪سوار چھِ تَتہِ آسان شَب شَب شَبَس منٛز چھِ تَتہِ پَران خَتم أتی چھِ أسۍ گژھان میٲنۍ بیٚنہِ تہٕ بہٕ أسۍ چھَلان بُتھ تہٕ أتی گژھان تَتہِ چھِ آسان شُہ شام تامَتھ پَتہٕ چھِ أسۍ وَسان تورٕ واپَس دِگرَس کھَسان پَتہٕ وَسان شامَس تور واپَس